ہیٚلو وعلیکُم اسلام ٹھیٖک چھِو حظ آ بٕے چھُس بٕے چھُس تُہۍ کٕمۍ چھِو اچھا اَدٕنان چھُو تُہۍ کٕمۍ چھِ کٔژمہِ چھِو پَران وۅنۍ تہِ چھُو حظ اَسہِ حظ چھا کَتھ سکوٗلَس اچھا تۄہہِ چھُس بہٕ خۄش لَگان ہاں اَچھا اَچھا یہِ چھا تٔتھۍ مُتعلِق ہاں ژٕ چھُوے میون ہیوٚو بَنُن آ تَتھ چھُ تَمہِ میٲنۍ روٗل کَرٕنۍ فالو یِم یِم بہٕ روٗل چھُس کَران فالو تۄہہِ چھُو گۄڈٮ۪تھٕے تُہۍ چھُو وۅنۍ ٹٮ۪نتھَسٕے پَران تُہۍ تھٲیِو کِتابَن کُن دِوان مگر ہورٕ گِنٛدِو تُہۍ فِفٹی پٔرسَنٛٹ تھٲیِو تُہۍ کِتابَن کُن دِوان فِفٹی پٔرسَنٛٹ کِتابَن کُن ییٚلہِ تُہۍ پٔرِو ؤرِ أتی بٔنِو تُہۍ اَصٕل پٕلیر تہِ بیٚیہِ یہِ زِندگی منٛز مقصد مقصد آسیو سُے کٔرِتھ ٹھیٖک چھا تۄہہِ کُتھ شاٹ چھُ لَگان میون خۄش اچھا کَار ڈرٛایِو کیُتھ چھُس بہٕ کَران گِندان چھُسا بہٕ اَصٕل بیٚیہِ وَنہٕ تہٕ اَسہِ حظ ژےٚ کُس شاٹ چھِ ہیٚلہِ ژٕ چھُ کانٛہہ آسان مےٚ سَمکھُن تُہۍ کَتہِ چھُو مٔنی پورا ناو کیٛاہ چھُو تۄہہِ اچھا مےٚ چھُ ناو تۄہہِ چھُ میون ناو بٲژ پَیہِ بہٕ چھُس روزان سوپور اچھا وَن سا کَتہِ سَمکھَو أسۍ بٕے ییٚما یور کَنہٕ ژٕے یِکھ مےٚ نِش آ مےٚ چھِ اَتہِ میچ گرٛاوُنٛڈَس أکِس منٛز تٔتی سَمکھو ژےٚ کَرے بہٕ تیٚمہِ دۄہ فون ٹھیٖک چھا اچھا اچھا بیٚیہِ وَن ژٕ صبَحس کرے بہٕ ژٕ فون ہاں